سلامُ علیکُم ٹھیٖک چھُو حظ جِناب صحت چھُ حظ ٹھیٖک اَصٕل پٲٹھۍ چھُوا اَہَن حظ اَلحَمدُاللہ ؤنِو حظ فون کوٚروٕ ؤنِو حظ اَچھا اَچھا وارٕکار اَچھا فوٹوگرٛافی ویٖڈیو شوٗٹِنٛگ یی چھا ٹھیٖک ٹھیٖک حظ چھُ اَدٕ کیٚنٛہہ چھُنہٕ کَر چھُ ڈیٹ کیٛاہ چھُو ڈیٹ چھُ تہٕ أسۍ وُچھو اَتھ ڈیٹَس پٮ۪ٹھ گژھو آسٕنۍ ایٚویلیبُل اَچھا ترٛہ سیپٹمبَر ٹھیٖک حظ چھُ تٕرٛہ سٮ۪پٹَمبَر آ اَتھ ڈیٹَس پٮ۪ٹھ آسو أسۍ لگ بگ ایٚویلیبُل بِلکُل کیٛاہ چھُو تۄہہِ کَرُن فوٹوگرٛافی کَمہِ آیہِ چھُو تۄہہِ کَرٕنۍ اَچھا مہرنہِ تۄہہِ چھُو یہِ کورِ خانٛدَر ٹھیٖک چھا صحیح صحیح اَچھا گوٚو أمِس چھُ مَہرنہِ چھِ فوٹوٗ ووٹو تُلٕنۍ ٹھیٖک مَہرنہِ چھِ فوٹوٗ تُلٕنۍ بیٚیہِ اَچھا مہراز ییٚمہِ ساتہٕ یِیہِ تَمہِ ساتہٕ چھِ فوٹوٗ تہٕ ویٖڈیو نا تُہۍ ؤنۍ زیٚو ویٖڈیو کَتھ چھُ تُلُن تہٕ فوٹوٗ کَتھ چھُ تُلُن تَمے حِسابہٕ چھُ پَتہٕ اَتھ پیمٮ۪نٛٹ پٮ۪وان کَرٕنۍ ٹھیٖک چھا اَچھا اَچھا ٹھیٖک مَہرنہِ چھِ کَرٕنۍ فوٹوٗگرٛافی یوٚت خٲلی مہرازس گٔے فوٹوٗ تہٕ ویٖڈیو تہِ تی یا ٹھیٖک ٹھیٖک بیٚیہِ اَہَن حظ یِم مطلب سِمپُلی وَنو أسۍ یِم زَن پٔژھۍ ؤژھۍ چھِ آسان گیسٹٕس چھِ آسان نا تِمَن چھِ کَرٕنۍ یہِ ویٖڈیوگرٛافی فوٹوٗگرٛافی نا ٹھیٖک ٹھیٖک یہِ کَمہِ دۄہ چھِ کَرٕنۍ یہِ چھِ کَرٕنۍ یۄس مہنٛدی مٲنٛزرات چھِ آسان تَمہِ دۄہ کِنہٕ یہِ چھِ ییٚمہِ دۄہ مہراز چھُ یِوان اَچھا تَمہِ ساتہٕ تہِ چھِ کَرٕنۍ تہٕ صُبح صحیح صحیح خانٛدرَس پٮ۪ٹھ ییٚمہِ ساتہٕ خانٛدَر یِوَن چھُ تہٕ تَمہِ ساتہٕ تہِ چھِ ٹھیٖک چھا لگ بگ کوٗتاہ یہِ ویٖڈیو کۭتیٛاہ گژھن آسٕنۍ تہٕ فوٹوٗ کۭتیٛاہ گژھن لگ بگ اَچھا اَچھا لگ بگ تھاوو وۄنۍ فوٹوٗ زٕ ترٛےٚ ہَتھ گژھن تی یا بیٚیہِ گژھن ویٖڈیو دٔہ وُہ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تہٕ أسۍ یِمو اَمہِ دۄہ اَتھ چھُ مگر اَکھ چیٖز یِم آسن ترٛےٚ نَفر چھِ اَسہِ لگان اَتھ ٹھیٖک چھا ترٛےٚ نَفر یِن تۄہہِ یورٕ تِمَن چھُ تھوڑا کھٮ۪ن چٮ۪ن وغیرہ سُہ تہِ چھُ تِمن دیُن ٹھیٖک چھا تہٕ بیٚیہِ بِلکُل باقٕے گوٚو پیمٮ۪نٛٹ لگ بگ گژھوٕ تۄہہِ یہِ پنٛداہ ساس رۄپیہِ تانۍ گٔژھوٕ تۄہہِ یہِ ٹھیٖک چھا باقٕے باقٕے چھُنہٕ کیٚنٛہہ ہُو گژھِ کالٹی آسہِ اَصٕل ویٖڈیو ہن آسہِ شوٗٹِنٛگ آسہِ اَصٕل یا فوٹوٗ آسہِ اَصٕل تَتھ منٛز آسہِ کانٛہہ تہِ پرٛابلِم تَمہِ خٲطرٕ چھِ أسۍ ذِمہٕ وار ٹھیٖک چلو کیٚنٛہہ چھُنہٕ